اَسلامُ علیکُم وعلیکُم سلام جِناب ٹھیٖک پٲٹھۍ چھُو حظ اَصٕل پٲٹھۍ آ ٹھیٖک پٲٹھۍ ہے جِناب اَسہِ ما أسۍ ہٮ۪کٕوَا اَتہِ روٗزِتھ

اَتہِ کیٛاہ فیسَلٹی چھِ اَسہِ میلان اَچھا اَچھا ڈِنَر چھا چلو ٹھیٖک حظ چھُ چلو ٹھیٖک حظ چھُ وعلیکُم سلام